بہٕ چھَس وَنان کہِ أکِس کورِ باپَتھ گژھہِ تیٖژاہ علم آسٕنۍ اگر تٔمِس کانٛہہ تہِ تعلیٖم چھِ یِوان دِنہٕ تٔمِس گژھہِ سُہ یُن مُکمل کَرنہٕ اگر کانٛہہ ہیوٗمینِٹیٖز چھُ پَران تٔمِس گژھہِ سُہ تعلیٖم تٔمِس گژھہِ سُہ تعلیٖم یِنۍ پی ایٚچ ڈی تانۍ کَمپٕلیٖٹ کَرنہٕ اگر کانٛہہ میٚڈِسَن چھُ پَران تٔمِس گژھہِ بَرابَر ایٚم ڈی تانۍ ایٚم ڈی ایٚم بی بی ایٚس ایٚم ڈی ڈِگری تانۍ اگر کانٛہہ ہوم ساینَس چھُ کَران تٔمِس گَژھہِ بَرابَر پَتہٕ تِم تِم تیٖتیٛاہ چیٖز یِنۍ دِنہٕ کہِ سُہ کَرِ پَتہٕ سُہ تِم ٲں یہِ تٔمۍ پوٚر یُس تٔمۍ حٲصِل کٔر تعلیٖم سُہ کَرِ سُہ کُنہِ جایہِ پَتہٕ لاگو یا اگر کانٛہہ چھُ آسان بزنیٚس ٲں بِزنیٚس ٲں کانٛہہ کوٗر بِزنیٚس یَژھان کَرُن تٔمِس گَژھَن تِتھۍ ذٔریعہِ میلٕنۍ کہِ سۄ بَڑاے پَنُن بِزنیٚس کٔشیٖر مَنٛز یا زیادٕ تَر ڈِسٹِرٛک گاندَربَلَس منٛز تَتہِ چھِنہٕ زیادٕ ٲں فیٖمیل تَتہِ چھِ ؤنۍ ؤنۍ بَٹ مَگَر تِمَن علاقَن منٛز سِٹی علاقَن منٛز یِم واریاہ پَتھ علاقہٕ چھِ گُجر بستی یا چھِ یا باقٕے سونمہٕ پہاڑی لوٗکھ چھِ تَپٲرۍ کِنۍ چھَنہٕ وُنہِ تیوٗتاہ پَڑھٲے کِہیٖنۍ زیادٕ تَر یِم نسواں تعلیٖمِ نسواں چھِ تَتہِ واریاہ کَم